مےٚ چھِنہٕ پَے کِہیٖنۍ کہِ سٲنِس گامَس منٛز چھےٚ مالہٕ نیوٗٹرِشنٕچ پرٛابلِم لیکِن آب تہٕ غذا چھِ ییٚتہِ واریاہ اَصٕل زیادٕ کامہِ چھِ آبٕے واریاہ زیادٕ صاف کیٛازکہِ ییٚتہِ چھِ واریاہ ناگ ییٚمِکۍ ییٚتہِ چھِ واریاہ لوٗکھ باقیَن گامَن ہٕنٛدۍ تہِ یِوان یور تِم نِوان چھِ ییٚتہِ ترٛیش سُہ چھِ واریاہ میٖٹھ بیٚیہِ واریاہ زیادٕ تُرٕنۍ بیٚیہِ صاف شفاف تہٕ مےٚ چھِنہٕ باسان کِہیٖنۍ کہِ ییٚتہِ چھےٚ کانٛہہ پرٛابلِم ییٚمیُک بہٕ وَنمو تۄہہِ